یِم سٲنۍ بُزرٕگ چھِ آسان تِم چھِ زیادٕ اگر تِم گرِ چھِ آسان بِہِتھ تِم چھِ زیادٕ کھۄتہٕ زیادٕ گِنٛدان یِم گیمہٕ تِم چھِ چیس گِنٛدان تِم چھِ کیرم گِنٛدان تِم چھِ یِمٕے یِمٕے زیادٕ گیمہٕ گِنٛدان کیٛازِ کہِ تِمن چھنہٕ آسان وٲقفیت باقیَن گیمن ہٕنٛز کہیٖنۍ نہٕ اسلیے چھِ تِم زیادٕ پریفر کران کہِ تِم گِنٛدن کیرم تِم گِنٛدن چیس یا کہِ سڈوٗکو ونو أسۍ یا کہِ سانپ سیٖڈی ونو أسۍ تِم چھِ زیادٕ تمے قٕسمٕچہِ آسان گیمہٕ گِنٛدان باقٕے چھِنہٕ تِم باقٕے قٕسمٕچ گیمہٕ گِنٛدان کہیٖنۍ نہٕ